أسۍ چھِ ژور بٲے بارٕنۍ أکِس ناو ماہیٖن أکِس ناو صبریٖن بی أکِس ناو زیٖشان مےٚ گوٚو مےٚ چھُ ناو زُہیب أسۍ چھِ تھوڑا بہت رَلان تہِ شَکلہِ چھِ نہٕ أسۍ تیوٗت رَلان کِہیٖنۍ تہٕ باقٕے کَتھو تلہ چھِ أسۍ رَلان بہٕ أسۍ چھِ اَکھ مطلب ہایِٹ تہِ ڈِفرَنٹ کَلَر تہِ ڈِفرَنٹ مطلب اَتھ پَکنُک ٹاپ یہِ ڈِفرٛٹ ناو تہِ چھِ اَسہِ ڈِفرَنٛٹ أسۍ ٲسۍ زٕ مطلب میٲنۍ بینہِ بہ ٲسۍ پران لۄکچارپٮ۪ٹھے اِکوٹے سکولس بیٛیہِ چھِ أسۍ أسۍ زٕ اِکَوٹے باقٕی یِم زٕ ٲسۍٕ تِم ٲسۍ نہٕ تیوٗت مےٚ سۭتۍ آسان کہیٖنۍ مے تیۭتۍ کِہیٖنۍ بہٕ اوسس آسان متامال تم ٲسۍ آسان گرِ زٕ ٲسۍ ماتال تہٕ زٕ ٲسۍ آسان گرِ وۄں یوٗت یوٗت بٔڑۍ بٔڑۍ وۄں چھُ تھوڑا بہت ٲسۍ رلان وۄں آز باقٕے مےٚ چھِ پَنٕنۍ بٲے بینہِ ٹٲٹھ سُہ چھِ پران میٲنۍ بینہِ چھِ پران اکھ چھِ پران فسٹ ییرس بہٕ تہِ چھُس پران فسٹَ ییرس بوے پران نِاینتھَس بیٚیہِ بیاکھ بیٚنہِ تہٕ سُہ سُہ تہِ چھِ پران ٹو یل چھِ ٹویلتھٕ پاس کوٚرمت اِتھے کٔنۍ تم چھِ اَصل تم چھِ اَصٕل ہُتھ کٔنۍ شریٖف خراب نہٕ کینٛہہ اَصٕل پٲٹھۍ کَتھ باتھ کَران اَصل پٲٹھۍ